اسلام علیکُم ٹھیٖک چھُو حظ الحمداللہ آ أسۍ چھِ بانٛڈی پوٗر پٮ۪ٹھ مےٚ چھُ ناو اَفروز اَسہِ حظ چھِ اٮ۪کچُؤلی کارپٮ۪ٹ ضروٗرت قٲلیٖن چھِ اَسہِ ضروٗرت پانٛژھ پیٖس مےٚ ؤنۍتو تِمَن ہُنٛد کیٛاہ روزِ قۭمَتھ سایِز چھِ دَہ ٹُو باہ پانٛژھ میم اَسہِ گژھِ کالٹی تہِ اَصٕل آسٕنۍ پرٛایِز تہِ اَصٕل آسٕنۍ جینوَن ریٹ مےٚ چھُنہٕ ہینٛڈی کرٛافٹِڈ ضروٗرت کیٚنٛہہ مےٚ دِیِو تُہۍ یُس اورَے چھُ آسان مِشیٖن میکٕڈ سَتَتھ ساس گژھِ اَکھ قٲلیٖن مگر مےٚ چھُ باسان تُہۍ چھُو اَتھ پرٛایسَس منٛز تھوڑا گَڈ بَڈ کَران اَسہِ حظ چُکو یِہَے قٲلیٖن وُنی ییٚتی رحمتَس نِش سُہ چھُ اَسہِ دِوان اَتھ منٛز ٹوٹَل سِکسٹی تھاوزنٛڈ تُہۍ چھُو اَسہِ ٹٮ۪ن تھاوزنٛڈ أکسٕے قٲلیٖنَس منٛز کَڈان تُہۍ چھِوا یوٚکُن أسۍ وُچھو گۄڈٕنٮ۪تھ ییٚلہِ اَسہِ بَرابَری یِیہِ تیٚلہِ تُلو أسۍ مگر کَمبِنیشَن ؤنِو حظ کُس کُس کَلَر چھُ تُہۍ ؤنِو حظ مےٚ ڈارٕک چاکلیٹ بنیٛنا مےٚ آ ٹھیٖک چھُ وُنۍ کیٛاہ چھُ اتھ یوٗتاہ کَرُن تُہۍ کٔرِو فاینَلایِز مےٚ سۭتۍ تُہۍ کیٛاہ ریٹ دِیِو مےٚ نہَ پانٛژھ ہٲٹھ نہٕ کیٚنٛہہ پانٛژھ ہٲٹھ چھُ مےٚ درٛۅگ گژھن یا دِیِو دُہٲٹھ ساس مےٚ چھُ پانٛژھ پیٖس تُلٕنۍ پَتہٕ لَوٕ نا بہٕ کِہیٖنٛۍ نہَ نہَ دُہٲٹھَن پٮ۪ٹھ چھِ بَرابَری

نہَ نہَ تٕرٛہ تٕرٛہٲٹھ نہٕ کیٚنٛہہ دُہٲٹھ چھُو فاینَل میٛانہِ طرفہٕ اَگر چھَو بَرابَری تہٕ کٔرِو پانٛژھ پیٖس اَسہِ آرڈَر گَرِ ڈٮ۪لِوَر اَگر نہٕ تہٕ کیٚنٛہہ چھُنہٕ بہٕ وُچھٕ بَدَل جایہِ ٹھیٖک چھُ تیٚلہِ چھا آرڈَر فاینَل اَدٕ حظ بِہِو رۄبَس حوال اَسہِ گژھَن یِم پَگاہ گَرٕ واتٕنۍ اسلام علیکُم